اسلامُ علیکم تُہۍ چھوٗ حظ اسلام آباد کیبہٕ پٮ۪ٹھ اَسہِ اوس گُلمرگ گژھُن تُہۍ ؤنۍ تو تُہۍ ؤنۍ تو مےٚ کہ اَسہِ کوٗتاہ پیٚیہِ ژور نفر یتھ منٛز یِن تَتھ کیبس تہٕ یتھ منٛز شیٚے نفر أسۍ چکرس ہیٚکو گٔژھِتھ مگر تَتھ منٛز گژھو أسۍ بڑٕ اَصل پأٹھۍ بہتریٖن انٛدازس منٛز واتٕنۍ اور أسۍ گژھو لُطف قۄدرتُک تُلٕنۍ